آ مےٚ چھِ دۄنوے یِم سپوٹ چھِ فُٹ بال بیٚیہِ کرکٹ چھِ مےٚ دۄنوے چھِ مےٚ فیورِٹ مےٚ چھِ زیاد فُٹ بال پَسَنٛد فُٹ بالَس مَنٛز کیاہ چھُ آسان تَتھ مَنٛز چھِ کاہہ پٕلیر گِندَن وٲلۍ آسان پانٛژھ چھِ آسان سَبسٹیوٹ تَتھ مَنٛز چھِ آسان کِک آف چھِ گَژھان سٹاٹ چھُ گَژھان تَتھ مَنٛز چھِ آسان فَوُل اَکھ چھُ آسان آف سایِڑ تَتھ مَنٛز روٗل چھُ تَتھ مَنٛز آف سایڑک روٗل چھُ تَتھ مَنٛز تَتھ مَنٛز چھُ پُش ہیٚکو تَتھ مَنٛز أسۍ ہیٚکو أسۍ کٔرِتھ پُش شولڈَر ٹُوٚ شولڈَر ہیٚکہٕ پُش گٔژھِتھ سُہ چھُ اَکھ فوُل مگر اگر أسۍ لَتھ وَتھ والو یا یۄس لَتھ چھِ آسان زَنٛگ تُلو أسۍ مَطلَب کَلہٕ ہایٹہِ سُہ تہِ چھُ آسان فَوُل تَتھ مَنٛز تَتھ مَنٛز گوٚو سُہ فَوُل مَگَر تَتھ پُش ہیٚکو أسۍ شولڈَر ٹُوٚ شولڈَر اَگَر أسۍ پُش دِمو پَتہٕ اَگَر سُہ پیٚیہِ تمِس لَگہِ تہِ تَتھ چھُ نہٕ سُہ چھُ نہٕ تَتھ مَنٛز تِہنٛز غَلطی اَگَر تُہۍ تٔمِس پُش دِیِو تَتھ مَنٛز چھِ آسان ریٚڈ کارڑ چھِ آسان ییٚلو کارڑ چھِ آسان ییٚلو کارڑ چھُ یِوان دِنہٕ وارنِنگ پٮ۪ٹھ ییٚلہٕ کینٛہہ تُہۍ کٔرِو یُتھ خَطَرناک فَوُل مَطلَب زَنگن مَنٛز ترٲو زنٛگ یا یُتھ دَکہٕ دیُت پٲیِتھ اَتھٕ سۭتۍ دیُتنَس پُش لَگونَس اوٚکُن لَگووُن تَتھ سُہ تہِ چھُ فَوُل تَتھ مَنٛز مِلیٚو تۄہہِ ییٚلو کارڑ اَگَر تۄہہِ پَتہٕ سۄے حَرکَت واپَس کٔرو یِژھی تمہِ سۭتۍ لوٚگ تٔمِس بیٚیہِ یا کٲنٛسہِ پٕلیرَس لوٚگ بیٚیہِ تۄہہِ یِیو ریٚڈ کارڑ دِنہٕ تُہۍ گٔژھِو گیمہِ مَنٛز آف أکِس دۄن بہناونَو تۄہہِ بینٛچ سُہ چھُ تَتھ مَنٛز روٗل تَتھ مَنٛز چھُ بیٚیہِ آف سایِڑ روٗل ووٚن مےٚ آف سایِڑ چھُ مَطلَب یُتھٕے پٕلیرَن ڈِفیٚنڈَر آسہِ پٕلیرَن کُنے زوٚن مین تَتھ چھِ وَنان آف سایِڑ تُمنٕے ہِنٛدِس سایڑس مَنٛز بیٚیہِ بیٚیہِ چھِ آسان یِم واریاہ روٗل چھِ اَتھ مَنٛز آسان کرکَٹ تہٕ چھُ آسان کرکَٹ چھُ آسان فری ہِٹ چھِ آسان اَتھ مَنٛز فری ہِٹ چھُ یِوان بال مُجراہ چھَنہٕ یِوان اَتھ مَنٛز کِہیٖنۍ یہٕ بال اَگَر فری ہِٹ گٔے بال یا چھِ واریاہ فری ہِٹ چھِ آسان اکھ چھِ آسان سایِڑ کریٖز یہِ چھِ آسان نو بال چھِ یِوان تَتھ دِنہٕ فری ہِٹ یہٕ چھِ آسان سُہ آسان چھُ ہایٹہِ مَنٛز چھِ آسان بال سُہ تہِ چھُ آسان فری ہِٹ بیٚیہِ چھُ آسان کریٖز اَگَر چھُ آسان تمہِ اپور اگر لَتھ ترٲو سُہ تہِ چھُ آسان فری ہِٹ اَتھ مَنٛز چھِ واریاہ بیٚیہِ چھُ سُہ بال تہٕ چھنہٕ یِوان گنزراونہٕ یَتھ اَورَس مَنٛز بیٚیہِ سُہ بال چھِ یِوان نیہِ پٮ۪ٹھ کَرنہٕ تَتھ مَنٛز چھُ کرکَٹَس مَنٛز چھُ وَیڈ بال چھِ آسان سِکِس چھِ آسان تِم سٲری چھِ أسۍ روٗل پاے بیٚیہِ کیاہ چھُ آسان نگیٹِو اَوُٹ چھُ آسان کرِکَٹَس مَنٛز واریاہ چھِ یِم آسان تِم روٗل سٹَمپِنٛگ روٗل چھُ آسان وِکٹہٕ برونٛٹھ اگر اَسہِ وِکیٚٹ یُس آسان سٹَمپ یُتھٕے کیٖپَر چھُ آسان ییٚتٮ۪ن بِہتھ وِکٹَن نِش اَگَر سُہ تَتٮ۪ن آسہِ تٔمِس چھُ آسان گٕلَوٕز اَتھَس مَنٛز سُہ کَرِ تٔمِس یی بال سُہ رَٹہِ سٹیٚم سٹیٚم برونٛٹھٕے رَٹہِ سُہ سٹیٚم برونٛٹھٕے یا سٹیٚمَس نِش یہِ چھِ آسان سٹیٚم پَتہٕ رَٹٕنۍ بال سٹیٚمَس نِش اگر تٔمۍ رٔٹۍ سُہ چھِ یِوان نو بال دِنہٕ سُہ چھُنہٕ یِوان اَوُٹ ماننہٕ بیٚیہِ کِہیٖنۍ تکیازِ سُہ چھُ یِوان تٔمِس وارنِنگ دِنہٕ پَگاہ اَگَر تٔمۍ بیٚیہِ اَکہِ لَٹہِ کوٚر پَتہٕ چھِ آسان نو بال بیٚیہِ فُٹ بالَس مَنٛز چھِ آسان پیٚنَلٹی پیٚنَلٹی چھِ آسان یِوان پَننِسٕے مَطلَب اَگَر تۄہہِ فَوُل گوٚو یُتھ تَتھ ڈی یَس مَنٛز اَپوزِٹ ڈی یَس مَنٛز چھو تُہۍ کَران تُہۍ نِیو بال مگر یورِ تۄہہِ دِنو تِمَن ہنٛدۍ پِلیر اَپوزِت ٹیٖم کوٚر نے ژےٚ تمنٕے ین اَپوزِٹ ڈی یَس مَنٛز کوٚر تٔمۍ تۄہہِ فَوُل تۄہہِ سُہ چھُ یِوان دِنہٕ پیٚنَلٹی تَتتھن اَکھ بوٚڑ ڈی چھُ آسان سُہ آسان تَتھ مَنٛز چھِ یِوان پیٚنَلٹی دِنہٕ تکیازِ تتھ مَنٛز اَگَر ژےٚ کینٛہہ فَوُل کوٚرُتھ زٕ زٕ ہیٖٚکان چھِ کینٛہہ کٔرِتھ دَکہِ وَکہِ چھُ ہَس دِوان کینٛہہ تہِ چھِ ہیٚکان گٔژھِتھ سُہ چھُ یِوان پیٚنَلٹی لَگاونہٕ بیٚیہِ چھُ فُٹ بالَس منٛز گول کیٖپَر گول کیٖپَر کیاہ چھُ گول کیٖپَر ہیٚکہِ اَتھَس مَنٛز بال رٔٹِتھ بَرابَر یہِ چھِ سۄ یہِ چھِ روٗل سارنٕے پاے سُہ ہیٚکہِ بال اَتھَس مَنٛز رٔٹِتھ ڈی یَس پَننِس ڈی یَس مَنٛز اَگَر تٔمۍ ڈی پَننہِ ڈی نٮ۪بر رٔٹۍ بال اَتھَس مَنٛز سُہ چھُ یِوان تٔمِس ریٚڈ کارڑ دِنہٕ سُہ چھُ یِوان بیٚنٛچ کَرنہٕ سُہ پٕلیر سُہ گول کیٖپَر آ بیٚیہِ چھُ آسان پیٚنَلٹی روٗل چھُ آسان یُس گول تٔمِس چھُ آسان کریٖز بَرابَر تَتھ گول لانہِ پٮ۪ٹھ بِہتھ اَگَر گول لانہِ اَندِر گٔے بال مَطلب مَطلَب سُہ گوٚو گول اَگَر تٔمِس کھوٚر اوس اَندَر سُہ چھِ یِوان نَیہِ پٮ۪ٹھِ فری یہِ دِنہٕ پیٚنَلٹی فُٹ بالس منٛز چھُ فری کِک آسان فری کِک چھِ یِوان لَگاونہٕ ڈیریٚکٹ فری کِک کارنٲرٕس چھِ آسان اَتھ مَنٛز واریاہ یِم روٗل چھِ اَتھ مَنٛز آف سایِڑ واف سایِڑ یِم مےٚ تۄہہِ ؤنمو واریاہ کرکَٹ تہِ چھُ کرِکَٹَس مَنٚز چھُ مےٚ چھُ ووٚنمُت تۄہہِ مےٚ چھُ زیادٕ اِنٹرسٹ چھُ مےٚ فُٹ بالَس مَنٛز بہٕ چھُس فُٹ بال پٕلیر اَکھ روٗ بہٕ چھُس فُٹ بال پٕلیر مےٚ چھُ واریاہ اِنٹرسٹ اَتھ مَنٛز واریاہ روٗل چھِ اَتھ مَنٛز آز گَژھان فیفا یِم چھِ آسان زیادٕ چھِ کَران آزِ ییٚتہِ چھُ اِنڈِیا ہَس مَنٛز چھُ کرکٹ زیادٕ کُن کرکٹ فُٹ بال تہٕ چھُ اَز گرویِنٛگ واریاہ گرویِنٛگ موسٹہٕ گرویِنٛگ سُپوٹٕس چھُ وِنکیٚس یہِ اِنڈِیا ہَس مَنٛز فُٹ بال فُٹ بال چھُ واریاہ اکھ اَصٕل سپوٹٕس یہِ چھُ مےٚ پانہٕ پَسَنٛد چھُ امہِ سۭتۍ چھُ فِٹ روزان اِنسان تَنٛدرُست روزان اِنسان اِنسانَس مَنٛز چھُ انٛدرٕ روزان مےٚ چھُ تَوے یہِ واریاہ یہِ خۄش کرِکٹ تہِ چھُ واریاہ اَصٕل یہِ چھُس بہٕ وَنان واریاہ روٗل چھِ آسان اَتھ مَنٛز کیٛاہ وَنان اَگَر تُہۍ وۄیلیٚنٕس مَطلَب کینٛہہ کٔرٕو ابیوزِنٛگ کٔرٕو گیمہِ مَنٛز تٔمِس چھُ یِوان سُہ چھُ یِوان پٕلیر بہناونہٕ پَتھَر فُٹ بال ریٚڈ کارڑ چھُ یِوان تٔمِس دِنہٕ ریٚڈ کارڑ چھُ آسان یُتھٕے تُہۍ زیادٕ زیادٕ کینٛہہ کٔرِو غَلَط فَوُل کٔرِو تُہۍ واریاہ غَلَط موٚکُر فَوُل کٔرِو تُہۍ یُتھ تمہِ سۭتۍ ڈیٚمیج گَژھِ پٕلیرَس لَگہٕ واریاہ تَتھ مَنٛز چھُ یِوان دِنہٕ ریٚڈ کارڑ ییٚلو کارڑ چھُ آسان مےٚ ونمو تۄہہِ بَس یِمے روٗل چھِ اَتھ مَنٛز واریاہ کینٛہہ روٗل چھِ واریاہ اَصٕل گیم چھِ فُٹ بال کرِکَٹ چھِ بہٕ چھُس زیادٕ فُٹ بالَس مےٚ ونوٕ تۄہہِ یِمے روٗل چھِ یِم اَتھ مَنٛز فُٹ بال بیٚیہِ کرکَٹَن مَنٛز چھِ